سانہِ لوکیلٹی منٛز چھِ ساروی کھۄتہٕ فیمَس کالیج سُہ گوٚو گورمٮ۪نٛٹ ڈِگری کالیج پُلوامہ تہٕ تَتہِ چھِ مےٚ کینٛہہ فرٛینٛڈ پَران تہٕ یِم بی بی اٮ۪س سی کَران چھِ تہٕ یا بی اے کَران چھِ